ہیٚلَو ہیٚلَو سَلام علیکُم جی تُہۍ چھِو ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ فاتحیا چھا ٹھیٖک اَصٕل پٲٹھۍ اَہَن حظ تُہۍ چھِو سٲری ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ سۄ چھِ کالہٕ پَگاہ چھُٹیہِ کران سۄ چھےٚ نہٕ بیٚیہِ پَران تہِ خاص تیٛوٗتاہ کِہیٖنٛۍ نہٕ نہَ تٔمِس چھِنہٕ کاپی آسانٕے سۭتۍ تُہۍ دِیو تھوڑا تٔمِس خٲطرٕ دِیان تُہۍ ٲسِو تٔمِس دِیان دِوان گرِ سۄ چھا پَران نہَ چھا پَران اَہَن حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ سۄ چھےٚ نہٕ بیٚیہِ پَران خاص کیٚنٛہہ نہَ حظ نہَ کَتہِ چھَس آسان سٍتۍ تیٖژٕ ساریٚے چھَس نہٕ آسان سۭتۍ تٔمِس اوس ٹٮ۪سٹہ اوترٕ تٔمۍ دِتُے نہٕ اَصٕل پٲٹھۍ اٮ۪کزیم تٔمِس آیہِ کَم مارٕکٔس تَمہِ سۭتۍ چھُ پَتہٕ چَلان سۄ چھَنہٕ شاید گرِ پَرانٕے گرِ چھےٚ سۄ پَران تٔمِس وَنٮ۪و مےٚ اوترٕ یہِ ژٕ چھَکھ گژھان ٹیٖچرِ دوٚپُن نہَ ٹیٖچرِ چھَس نہٕ گژھان کیٚنٛہہ اَچھا اَچھا بیٚیہِ چھُ تِمَن گژھُن وۅنۍ کٲلۍکٮ۪تھ پِکنِک پَہلگام حظ چھُ تِمَن گژھُن پِکنِک اَچھا یی یا اَچھا اَچھا تَمہِ پَتہٕ چھُ تِمَن ایکزام بیٚیہِ کِس ہَفتَس منٛز اَچھا اَچھا مَگر نہَ نہَ یہِ چھےٚ نہٕ پَروٕنۍ

نہَ حظ کَتہِ چھےٚ کران مےٚ چھُنہٕ باسان یہِ چھےٚ کران کٲم یہِ چھِ بیٚیہِ اوٚہ اوٚہ کَلاسَس منٛز تیٛوٗتاہ شور کران تیٖژاہ کَتھٕ کران وٮ۪سَن سۭتۍ آسان مےٚ اوس اَگر کَتھٕ تہِ کرِ مَگر پَرُن تہِ گوٚژھ نا بَچہٕ اَچھا اَچھا یُس تۄہہِ بیٛاکھ ٲس سُہ بیاکھ سِٹوٗڈَنٛٹ تہِ ٲسۍ مےٚ نِش سۅ نادِیا پَران سۄ چھا حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ صحت چھُس ٹھیٖک اَصٕل پٲٹھۍ اَہَن حظ اَصٕل پٲٹھۍ وۅنۍ اَگر تۄہہِ وۅنۍ چھُٹی گژھوٕ ترٛٮ۪ن ژۅن دۄہَن خٲطرٕ یہِ ما چھِ کھال سکوٗل تہِ یِوانٕے اَگر وۅنۍ ترٛٮ۪ن ژۅن دۄہَن خٲطرٕ چھُٹی گژھِ تۄہہِ پیٚوٕ تیٚلہِ پرنٕسپُلَس نِش یُن باضٲبطہٕ لیٹَر ویٹر ہٮ۪تھ یُن ریٖزَن تۅہہِ چھُ ریٖزن لٮ۪کھُن تَتھ منٛز مطلب کیٛازِ چھِو تُہۍ چھُٹی نِوان اَچھا اَچھا تُہۍ چھِو ٹھیٖک پٲٹھۍ اَہَن حظ اَصٕل پٲٹھۍ وۅنۍ سوٗزیٚو أمِس کٲلۍکٮ۪تھ پانٛژھ ہَتھ رۄپیہِ چھِ أمِس بَرٕنۍ یَتھ یتھ حظ پِکنِکَس خٲطرٕ مَگر تَمہِ پَتہٕ چھُ أمِس ایکزامٕے یہِ پَرنٲۍوزٮ۪ن اَصٕل پٲٹھۍ اَچھا اَچھا اَچھا اَچھا یہِ چھِ پَران واریاہ چلو کیٚنٛہہ چھُنہٕ بہٕ وَنَس چلو کیٚنٛہہ چھُنہٕ بہٕ تہِ کَرٕ کوٗشِش پرٛنِسپُلَس سۭتۍ کَتھ کَرنٕچ أمِس دِیو چھُٹی ٹھیٖک چھِ حظ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ چلو ٹھیٖک چھُ چلو بِہِو خدایَس حَوال بیٚہہ اَسلام علیکُم